مےٚ چھُ اَکھ بوے زٕ بیٚنہِ مےٚ چھِنہٕ لَکچہِ بیٚنہِ سۭتۍ بَنان کِہیٖنۍ کیٛازِکہِ سۄ چھےٚ واریاہ الگ مےٚ نِش یۄس میٛٲنۍ بٔڑ بیٚنہِ چھِ بہٕ چھَس تٔمسٕے سۭتۍ زیادٕ تَر آسان بیٚیہِ چھَس سۄ چھےٚ مےٚ سۭتۍ رَلوٕنۍ واریاہ یُس مےٚ لۄکُٹ بوے چھُ سُہ چھُ اَسہِ سارزی سۭتۍ رَلوُن سُہ چھُ واریاہ اَصٕل تہٕ لَکچہِ بیٚنہِ سۭتۍ چھُنہٕ مےٚ زیادٕ بَنان کِہیٖنۍ کیٛازِکہِ سۄ چھےٚ زیادٕ تَر آسان پاپَس سۭتۍ بیٚیہِ اگر مےٚ تٔمۍ سُنٛد کانٛہہ چیٖز چھَس لاگان سۄ چھےٚ جلدی گژھان ماجہِ نِش تہٕ وَنان چھَس وٕچھ ایٚمۍ لوگُے میون چیٖز مگر اگر بہٕ تَتھ جایہِ پَنٕنۍ بٔڑ بٮ۪نہِ تھاوان سۄ چھِ مےٚ وَنان رَٹھ یہِ لاگ آز چھِ یی ژےٚ یور گژھُن یہِ مہ لاگ یہِ چھِی نہٕ سَجان کینٛہہ مطلب سۄ چھےٚ واریاہ مےٚ سۭتۍ اَصٕل ہُم چھِ مےٚ سۭتۍ زَنہٕ نَفرَت